یہِ حظ اوس مےٚ اِنڈَکشن اَکھ کوٚرمُت آرڈَر تہٕ یہِ یُتھُے مےٚ ووت یہِ اوس بَڑٕ اَصٕل اِنڈَکشن یہِ حظ اوس مےٚ چھِ کالِٹی اگر تۄہہِ بہٕ وَنہوو حظ اَتھ منٛز حظ باسیو مےٚ یہِ چیٖز زِ اَتھ ٲس گۄڈنِچی کالِٹی ٲس اَتھ ایٖزی یہِ اوس ہَلکہٕ اَتھ اوس نہٕ وَزن زیادٕ کِہیٖنۍ تہِ انسانَس اگر یہِ آسِہِ ہانہ پانَس سۭتۍ کیری کَرُن یا کُنہِ جاے نِیُن آرام سان حظ ہیکہِ ہا اِنسان تُلِتھ اَتھ منٛز حظ اوس نہٕ ٹینشن وینشن کِہیٖنۍ تِکیاز یہِ حظ اوس ہلکہٕ تہٕ اَتھ منٛز ٲس نہٕ پَریشٲنی کِہیٖنۍ تہِ دٔیِم چیٖز حظ اوس اَتھ یُس اَتھ گِلاس پٮ۪ٹھٕ اوس نہ سُہ حظ اوس واٹَرپروٗف آسنَس سۭتۍ سۭتۍ سُہ اوس یہِ مَطلب سُہ اوس یہِ حظ ریزِسٹ کَرن سُہ اوس نہٕ فٕٹان کِہینۍ تَتھ ٲس گیرینٛٹی فٕٹنَس اور تَمہِ کِنۍ حظ باسیو مےٚ یہِ زیادٕ اَصٕل اور ساری منٛز یۄس اَصٕل کالِٹی یۄس مےٚ وٕچھ نہ حظ اَتھ سُہ حظ وٕچھ مےٚ اَتھ حظ چھُ یِوان ٹایِم فِکٕس کَرنہٕ ییٖتِس ٹایمَس خٲطرٕ انسانَس یہِ یَیٚلہٕ آسہِ ہانہ تھاوُن اگر کُنہِ جاے اِنسانَس آسہِ ہا گَژھُن پتہٕ باسہِ ہا تٔمِس بہٕ تھاوَن یہٕ أڈِس گَنٛٹَس لٲگِتھ کینٛہہ کانٛہہ چیٖز تھاو بہٕ اَتھ پٮ۪ٹھ تَیار کرنہٕ خٲطرٕ تہٕ سُہ حظ اوس ہیٚکان تھٲیِتھ اَصٕلۍ پٲٹھۍ تکیازِ تَتھ اوس ٹایِمَر تورٕے یُس تَتھ ٹایِمَسر ٲسۍ نہ حظ سٮ۪ٹ تھاوان تَتھ تھاوہاو اَکھ گَنٛٹہٕ یا اوٚڈ گَنٛٹہٕ حظ اگر تھاوہاو تَتھ سٮ۪ٹ کٔرِتھ تہٕ اَڈِ گٲٹۍ پتہٕ حظ اوس سُہ پانٕے حظ بَنٛد گَژھان رُکَن تہٕ پتہٕ اوس نہٕ سُہ چَلان کینٛہہ تہِ یہِ حظ ٲس اَتھ بیاکھ کالِٹی مگر تَمہِ کھۄتہٕ کالِٹی ٲس اَتھ یہِ حظ اَتھ حظ اوس نہٕ زیادٕ حظ اوس نہٕ یہِ پاوَر خَرٕچ کَران کِہیٖنۍ تہِ اَمہِ سۭتۍ حظ ٲس نہٕ میٖٹرَس پٮ۪ٹھ زیادٕ اَثَر پیوان کینٛہہ یہِ اوس کَمٕے پاوَر ںِوان مگر یہِ اوس واریاہ زیادٕ گَرمان اَتھ اوس نہٕ یہِ اِشوٗ کینٛہہ زِ اَتھ گَژھِ ہا پاور مَطلب یہِ اوس واریاہَس کالَس پاوَر نِوان یا زِیادٕ پاوَر نِوان تہِ اوس نہٕ اَتھ کِہیٖنۍ تہِ یہِ اوس کَم پاورس پٮ۪ٹھ چَلان تہٕ اَتھ حظ اوس ہُتہِ گَرمی آسان واریاہ اَصٕل اَمہِ کھۄتہٕ حظ اوس اَتھ بیاکھ کالِٹی یۄس بہٕ وَنہو تۄہہِ سُہ حظ ٲس یہِ اتھ یُس تہِ بانہٕ لاگہٕ ہٲونہ یُس تہِ یوٗٹینسِل حظ آسہِ ہا سُہ حظ اوس اَتھ ہیکان لٲگِتھ اَتھ اوس نہٕ یہِ آسان کینٛہہ تہِ وۄنۍ گَژھان آسٕنۍ کینٛہہ تِم پٕلین یا خاص کانٛہہ سُہ پٕٹِکِیوٗلَر اَمے خٲطرٕ سُے اوت لَگہِ ہا اَتھ حظ اوس نہٕ تہِ کینٛہہ تہِ اَتھ یُس تہِ بانہٕ تھاوان ٲسۍ نہ حظ سُہ حظ اوس اَتھ لَگان اَتھ اوس نہٕ یہِ ٹینشین آسان کینٛہہ وۄنۍ گَژھن اَتھ آسٕنۍ اَمے ٹایِپٕکۍ یِم زَن بانہٕ یا باقٕے چھِ نہٕ حظ تم ٲسۍ نہٕ اَتھ پَریشٲنی کینٛہہ تہٕ تَوسب اوس یہِ سُہ پَریشٲنی تہِ ٲس نہٕ اَتھ کینٛہہ تہٕ تَپٲرۍ حظ اوس یہِ واریاہ اَصٕل یِتھی ٲسۍ اَتھ بیٚیہِ تہِ کینٛہہ کالِٹیٖز تَوکِنۍ آو مےٚ یہِ واریاہ زِیادٕ حظ پَسَنٛد